اَسلام علیکُم آ أسۍ چھِ پی ایٚچ اِی ڈِپاٹمٮ۪نٛٹ خٲرے چھا تۄہہِ چھُو کنیکشَن لٲگِتھ دٔلیٖل کیٛاہ چھَ آب چھُنہٕ ٹوٹَل یِوانٕے اَدٕ یُس اَتہِ مُلٲزِم چھُ سُہ آو نا آ وۅنۍ کیٛاہ چھُو تُہۍ یَژھان آب چھُنہٕ اَنٛدر اَژان کیٚنٛہہ چلو ٹھیٖک چھُ مہٕ بامبرِو تُہۍ یہِ کیٛاہ بہٕ کرو تٔمِس فون بہٕ سوزَن کیٚنٛہہ چھُنہٕ جِناب